ہیٚلو اَسلامُ علیکُم وعلیکُم سَلام نہ حظ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک اۭں اۭں یِمَن حظ چھُ واریاہ زیادٕ اَصٕل ویلیوٗ وٕنکٮ۪ن وۄنۍ چھُ کُنہِ وِزِ ریٹ گَژھان ڈاوُن اَپ ڈاوُن گژھان سُہ چھُ الگ مَسلہٕ مگر اَتھ چھُ مارکیٹَس منٛز اَصٕل باو بیٚیہِ ہَسا چھُ یہِ سون ییٚتیُک یہِ ژوٗنٛٹھۍ یہِ ہَسا چھِ دِلہِ تہِ گَژھان اَتھ چھِ واریاہ زیادٕ فٲیدٕ اَہَن حظ آ اَہن حظ أسۍ حظ چھِ وَوان

کیٚنٛہہ نہٕ حظ چھُنہٕ تُہۍ کٔرۍ زیٚو مےٚ ایڈرَس کٔرۍ زیٚو مےٚ تُہۍ سٮ۪نٛڈ بہٕ حظ یِمو تہٕ ریٹ کَرو أسۍ پَتہٕ أتی ڈِسکَس کیٚنٛہہ نہٕ حظ چھُنہٕ أسۍ حظ گٔے تٲبیا دار تُہۍ کٔرۍ زیو اَسہِ ایڈرَس سٮ۪نٛڈ أسۍ حظ یِمو اَدٕ حظ اسلام علیکُم کیٚنٛہہ تُہۍ چھِو اَسہِ یِہَے کر اسلامُ علیکُم